سٲنِس علاقس أندۍ پٔکۍ چھِ واریاہ اَستان واریاہ ریلِجس پٕلیسِز چھِ یِمن منٛز زن ساروٕے کھۄتہٕ بوٚڑ خان کہہ چھُ یَتھ زَن خان کہہ مولہہ چھِ أسۍ وَنان تہٕ أتۍ آس پاسٕے چھُ یہِ سٔید مَنسوٗر صٲبُن آس پاس نہٕ کٔدلہٕ اَپٲرِ چھُ سٔید مَنسوٗر صٲبُن اَستان بیٚیہِ چھُ تاج بی بی ہُند باحکہِ صٲبُن اَستان تہِ چھُ تہٕ ییٚتہِ زَن ییٚتہِ زَن اَکثر لُکن ہُند یُن گژھُن چھُ آسان تہٕ أسۍ چھِ سون ماموٗل چھُ أسۍ چھِ خان کہہ مولا صٲبُن اَکثر گژھان تہٕ ییٚتہِ زَن لُکن ہُند رَش چھُ سٮ۪ٹھاہ آسان تہٕ بیٚیہِ چھُ ییٚمہِ ساتہٕ تہِ اَسہِ رُحٲنی یَتھ زَن رُہٲنی غزہ أسۍ وَنان چھِ رُحٲنی غزہ آسہِ حٲصِل کرُن أسۍ چھِ گژھان خان کہہ موالہ ییٚتہِ زَن زِکرو اَزکار چھِ آسان ہر ہَمیشہٕ چالوٗ تہٕ بیٚیہِ یِم زَن اَتِکۍ مُنتٔزِمیٖن چھِ تِم تہِ چھِ اَسہِ خدماتن منٛز کران شٲمِل تہٕ اَتھ سۭتۍ چھِ بیٚیہِ مَسجِد ییٚتہِ زَن أسۍ آ جمعہ نیماز چھِ اَکثر بیشتر أتھۍ کران اَدا اَمہِ پَتہٕ چھُ دیٚمہِ جایہِ خان کہہ مولا پَتہٕ چھِ أسۍ گژھان تَمہِ پَتہٕ اَگرٕے نہٕ اور موقع یہِ گژھنَس کہیٖنۍ أسۍ چھِ گژھان سٔید مَنسوٗر صٲبُن اَستان یَتھ سۭتۍ یِمن بٔڑ مَسجد اکھ چھےٚ بَنٲومٕژ اَتہِ تہِ چھُ آسان لُکن ہُند یُن گژھُن واریاہ زیادٕ تہٕ اَگرٕے نہٕ وۄنۍ أسۍ خان کہہ مولا صٲبنہِ جاے یہِ یا باز اَوقات چھُ گژھان یہِ موسَم چھُنہٕ آسان صٔحیح کیٚنہہ أسۍ چھِ گژھان سٔید صٲبُن